اسلام علیکم ورحمتہ اللہ تعالیٰ وبرکاتہ مےٚ حظ چھِ پانٛژھ ڈے تٲریٖخ روٗدمٕتۍ یاد گۄڈٕنیُک تٲریٖخ ہسا چھُ زٕ ساس پندہَس منٛز اوسُس مےٚ ایٹتھٕ اٮ۪کزام دِیُتمُت تہٕ بہٕ حظ درٛاوُس پَتہٕ پاس تہٕ گرِکۍ گٔیے واریاہ خۄش پَتہٕ ہسا آو زٕ ساس اَردہ تہٕ دیُت حظ مےٚ دٔہمہِ ہُنٛد اٮ۪کزام گرِکٮ۪ن ٲسۍ نہٕ بیہوان کیٚنٛہہ کہِ یہِ نیرِ پاس تِکیازِ بہٕ حظ درٛاوُس پَتہٕ کارٕبارَس تَمہِ موٗجوٗب آو نہٕ مےٚ زیادٕ پرنہٕ کیٚنٛہہ تہٕ پَتہٕ ہسا کٔر مےٚ کٲم پَتہٕ دیُت مےٚ دٔہمہِ ہُنٛد اٮ۪کزام دیُت تہٕ یہِ رِزلٹ درٛاو حظ تہٕ مےٚ حظ ٲسۍ مارکٕس تہِ اَصٕل تہٕ بہٕ دراوُس پاس ٹینٛتھس پَتہٕ آو زٕ ساس اَردہ تہٕ کھوٚتُس بہٕ ژاوُس ہایر سیکنٛڈری منٛز تَتہِ دیُت حظ بہمہِ ہُنٛد اٮ۪کزام ییٚلہِ دیُت مےٚ زٕ ساس اَردہَس منٛز تہٕ بہ اوسُس تَمہِ دۄہ جیمہِ بہٕ اوسُس نہٕ گرِ کیٚنٛہہ رِزلٹ حظ درٛاو زٕ ساس اَردہَس منٛز تہٕ بہٕ حط داروُس پاس تہٕ آوُس بہٕ پَتہٕ گرٕ ییٚلہِ حظ گرٕ آوُس بہٕ تہٕ ہمسایہِ گٔیے واریاہ زیادٕ خۄش تِمو دوٚپ یہِ درٛاو بٔہمہِ تہِ پاس تہٕ پَتہٕ حظ آیہِ مُبارٕکَس ہمسایہِ وَمسایہ واریاہ خۄش تہٕ آوُس بہٕ گرٕ تہٕ کوٚر مےٚ پَتہٕ اٮ۪ڈمِشن زٕ ساس کُنوُہس منٛز ڈگری کالیج کیلَم تَتہِ حظ کوٚر مےٚ اٮ۪ڈمِشن تہٕ پَتہٕ یہِ ہسا یہِ پوٚکُس بہٕ برٛونٛٹھ برٛونٛٹھ تہٕ زٕ ساس اَردہَس منٛز کُنوُہس منٛز کوٚر مےٚ تَتہِ اٮ۪ڈمِشن تہٕ دیُت مےٚ کالیجہِ اٮ۪ڈمِشن تہٕ کھوٚتس بہٕ فٔسٹ سیمِسٹر سیکنٛڈ سیمِسٹر تھٲڈ سیمِسٹر گٔیے مےٚ زٕ ساس وُہَس منٛز گٔیے مےٚ گریجویشن کَمپلیٖٹ تہٕ وۄنۍ حظ کٔر مےٚ کٲم پَتہٕ حظ اوس مےٚ دی دی خانٛدر تَمہِ ساتہٕ اوس مےٚ بینہِ خانٛدر تہٕ تٔمِس یہِ ہسا یہِ کوٚر اَسہِ زٕ ساس شُراہَس منٛز خانٛدر پَتہٕ پَتہٕ یَس حظ کوٚر بیٚیِس بیٚنہِ تہِ زٕ ساس وُہَس زٕتووُہس منٛز خانٛدر اوٚترے تہٕ یہِ ہسا یہِ پَتہٕ حظ یہِ ہسا یہِ زاو تٔمِس بَچہِ تہِ پَتہٕ اوسُس بہٕ ہاسپِٹلَس منٛز أمِس سۭتۍ زٕ ساس سۄ أسۍ مٕژ یوٕ اَپریلَس منٛز اوسُس بہٕ تٔمِس ہاسپِٹلَس منٛز تٔمِس زاو بچہِ تہِ پتہٕ